ہیٚلو اسلام علیکُم تُہۍ چھُو حَظ ڈاکٹَر رافیا سایکالجِسٹ آ اَسہِ حَظ ٲس تھوڑا پرٛابلِم اَسہِ ٲس یہِ مَس ژَلان نیٖرِتھ بیٚیہِ تہِ ٲس تھوڑا اینَزِٹی ٲس تہٕ یہِ أسۍ نَہ حَظ چھِ بیٚیہِ تھوڑا پَتہٕ اَمہِ سۭتۍ پرٛابلِم تہِ گژھان زامنہِ وامنہِ چھِ یِوان بےقرٲری چھِ گژھان تَمہِ کِنہٕ وَنیو مےٚ بہٕ کَرہو تۄہہِ ایپویِنٛٹمنٛٹ تہٕ یہِ حالات حَظ چھِ یِتھ کٔنۍ ٹھیٖکھ تہٕ مےٚ گوٚو اَتھ کَمٕے ٹایم گژھان اَتھ پرابلِم نَتہٕ اوس مےٚ واریاہ اَصٕل یہِ مطلب مےٚ اوس نہٕ مَس بیٚترِ ژَلان نیٖرِتھ کِہیٖنۍ مےٚ ٲس مطلب یہِ گرٛوتھ اَصٕل اینکزِٹی تہِ ٲس نہٕ مےٚ کینٛہہ کَتھ مُتعلِق آ آ تھوڑا حَظ چھِ کامہِ پٮ۪ٹھ شَکھ روزان پَتہٕ کٲم چھِ پَتہٕ بارٕ کہ بار بار کَران وٕچھان چھِ نہ زٕہرا گٔے نہٕ ٹھیٖکھ کینٛہہ

آ آ یہِ پرٛابلِم حَظ چھِ گژھان آ اچھا اچھا اچھا اچھا اچھا اچھا ٹھیٖکھ اچھا اچھا اچھا ٹھیٖکھ گوٚو گۄڈٕ چھِ اتھ کوسِلِنگ ضروٗری

آ یہِ حَظ چھُ یہِ حَظ یہِ حَظ چھُ پوٚز کَتھ کہِ بہٕ ٲسٕس نہٕ ٹوٹلی بیٚہوان کِہیٖنۍ مطلب انٛدر کُن تیٚلہِ ٲسٕس بہٕ روزان واریاہ ٹھیٖکھ مگر یہِ آز کَل چھَس بہٕ بیٚہوان اَنٛدَر کُن پَتہٕ چھُ مےٚ باسان نَہ تھوڑا چھِ گژھان اَمہِ سۭتۍ تہِ پرٛابلِم اچھا

ؤنِو حَظ تُہۍ اچھا

آ یہِ حَظ چھِ پٔزی حقیٖقتھ بہٕ زانہا نہٕ پٔزی ٹوٹٔلی ٹٮ۪نشَنٕے ییٚلہِ بہٕ مطلب روزان ٲسٕس زیادٕ زیادٕ نٮ۪بر مگر اَز چھَس بہٕ اَنٛدر روزان مےٚ چھِ پٔزی گژھان یِم پرٛابلِم پانَے

ٹھیٖکھ حَظ چھُ تۄہہِ کیٛاہ حَظ چھُو ٹایِمِنگ ٹھیٖکھ حَظ چھُ ٹھیٖکھ چھُ شُکریہ شُکریہ